یہِ چھِ گاندربل یہِ ڈگری کالیج یہِ چھِ واریاہ اَصٕل کالیج اَتہِ چھِ انتظام تہِ اَصٕل اَتہِ چھِ ٹیٖچَر تہِ اَصٕل یہِ چھِ روڈَس پٮ۪ٹھ اَتہِ چھِ دٔچھِنۍ کِنۍ اَکھ گرٛاوُنٛڈ گِنٛدنہٕ خٲطرٕ بوٚڑ بار گرٛاوُنٛڈ تَتہِ چھِ جوٗلہٕ ووٗلہٕ سُہ چھِ واریاہ اَصٕل جاے اَتٮ۪تھ چھَنہٕ کانٛہہ دِقت گژھان بیٛاکھ چھِ ڈِپلوما کالیج دٔبۍ پوٗرہ گاندربل تَتہِ چھِ مےٚ لٔڑکَن پوٚرمُت تٔمۍ تہِ پوٚر واریاہ اَصٕل کینٛژَن ؤریَنٕے منٛز کوٚر تٔمۍ کَمپٕلیٖٹ سُہ چھُ واریاہ اَصٕل کالیج بیٛاکھ چھِ ہَتہٕ سُے نیوٗکھ پَتہٕ ہَتہٕ بٔر تہٕ تَتہِ چھِ وٕنکٮ۪ن شُرۍ پَران واریاہ بیٛاکھ چھُ سفاپورہ تَتہِ چھِ مےٚ پَران بیٛاکھ لٔڑکہٕ رِشتہٕ دار لٔڑکہٕ اَتہِ تِم تہِ پوٚر تَتہِ واریاہ جا اَصٕل تَتہِ تہِ چھِ واریاہ اَصٕل اِنتظام سُہ چھُ وٕنۍ مگر نوٚوُے نوٚوُے کالیج بَنیومُت تَتہِ چھَنہٕ وٕنۍ تیٖژ فیسلٹی کینٛہہ تَتہِ تہِ بَنہِ فیسلٹی بیٛاکھ چھِ یوٗنٲنی کالیج نارم باغ سُہ تہِ چھُ نوٚوُے تہٕ تَتہِ تہِ چھِ اصٕل انتظام تَتہِ تہِ چھِ ٹھیٖک پٲٹھۍ تِم

بَس یِمَے چھِ کالیج زٕ ژور ییٚتہِ گاندربَلَس منٛز یِم چھِ مگر واریاہ اَصٕل کالیج کانٛہہ دِقت چھَنہٕ یِمَن تہٕ اَتہِ چھِ اَصٕل انتظام